عام طور ییٚلہِ اَسہِ کانٛہہ یہِ دی ٹۄپھ دی کانٛہہ چاہے سُہ ریٚیہِ دی ٹۄپھ یا تُلٕر دی ٹۄپھ یا بیٚیہِ کانٛہہ مطلب لۄکُٹ کیوٚم دی ٹۄپھ أسۍ کیٛاہ چھِ کَران کٲم أسۍ چھِ شرٛاکھ یُس چھِ آسان تَمہِ سۭتۍ شِشتروٗ شرٛاکھ چھِ آسان تَمہِ سۭتۍ چھِ أسۍ دِوان فَش یَتھ یَتَس ٹۄپھ آسہِ لٔجمٕژ تَتٮ۪تھ چھِ دِوان تَمہِ سۭتۍ فش گوٚو اَکھ یہِ مطلب تَمہِ سۭتۍ چھِ أسۍ فش دِوان تَمہِ سۭتۍ چھِ دَپان کہِ ژَلان چھِ یہِ چھِ پرٛانٮ۪ن ہیُٚنٛد کہِ تَمہِ سۭتۍ چھِ ژلان دۄیِم چھِ أسۍ یہِ کران کٲم دۄیِم چھِ أسۍ گنٛڈ کَران مطلب ییٚتَس ٹۄپھ آسہِ دِژمٕژ کٲنٛسہِ کیٚمۍ تَمہِ ہیٚرِ کٕںۍ چھِ گنٛڈ کَران دۄیو طرفہٕ تاکہِ یُس اَکہِ سایڈٕ کِنہٕ دۄیو طرفہٕ یہِ چھِنہٕ مےٚ وارٕ یاد کینٛہہ تاکہِ گنٛڈ چھِ مطلب کَران تاکہِ یُس زہر چھِ سُہ پھہلہِ نہٕ سٲرسی کِہیٖنۍ تہِ نہٕ مطلب سُہ روزِ أتۍسٕے یَتھ جایہِ ٹۄپھ دِژٕکھ أتھی جایہِ روزِ سُہ زہر گوٚو زٕ ترٛیٚیِم چھِ أسۍ کَران کٲم ترٛیٚیِم چھِ أسۍ لیٚدٕر ترٛاوان اگر مطلب کینٛہہ آسہِ أسۍ چھِ لِدٕر ترٛاوان تَمہِ سۭتۍ چھِ ہٮ۪کان مطلب ژٔلِتھ یہِ ٹۄپھ ہُنٛد اَثر چھِ تمہِ سۭتۍ تہٕ ژَلان بیٚیہِ تہِ ما آسہِ کینٛہہ آسان کَران مگر تیوٗتاہ چھِنہٕ مےٚ پَے کینٛہہ